آ سٲنِس گامَس منٛز چھِ لیک اَکھ تَتھ چھِ ناو وُلُر لیک تہٕ سُہ چھِ واریاہ اَصٕل تور چھِ یِوان ٹیوٗرِسٹ تہِ وٕچھنہِ سُہ کوتاہ اَصٕل شُد تہٕ صاف چھِ سُہ چھِ اَکھ بوٚڑ لیک پوٗرٕ ایشیا ہَس منٛز چھِ بوٚڑ یہِ وَلُر لیک سُہ چھِ صاف تہٕ سُتھرٕ سٲنِس گامکِنۍ چھِ سُہ نیران تَتھ چھےٚ یِوان گاڈٕ تہِ رن رَٹنہٕ تَتھ منٛز چھِ واریاہ صاف گاڈٕ تہِ آسان بیٚیہِ چھِنہٕ تَتھ منٛز ژھۄٹھ وۄٹھ آسان کِہیٖنۍ آب تہِ صاف آسان تَتھ منٛز چھِ أسۍ ہیٚکان سرٛان تہِ کٔرِتھ بیٚیہِ چھِ سٔہلاب تہِ کھَسان کُنہِ کُنہِ ساتہٕ ییٚلہِ تَتھ چھِ زیادٕ آب گژھان